یُس سون سیٚکَنٛڈ پروڈَکٹ چھُ ییٚمِکۍ أسۍ نیٚگیٹِو ایٚکسپیٖریَنٕس تۄہہِ سۭتۍ شِیَر چھِ کَران سُہ اوس پھیس کریٖم تہٕ اَمہِ سۭتۍ گٔے اَسہِ سِکنَس واریاہ زیادٕ ریشِز اَمہِ سۭتۍ گٔے ایٚلَرجی تہِ سٲنِس بِتھِس پیٚٹھ اِظہار تہٕ اَسہِ آو نہٕ یہِ پروڈَکٹ پَسَنٛد کینٛہہ اتھ اوس واریاہ زیادٕ مِلاوَٹھ رَلہٕ ییٚمہِ کِن سون بُتھ سہی خَراب گوٚو أسۍ چھِ تۄہہِ سۭتۍ یہِ نیٚگیٹِو ایٚکسپیٖریَنس اَوٕ سَبہٕ شِیَر کَران تاکہِ تُہۍ سوٗزِو نہٕ مارکیٚٹَس مَنٛز بیٚیہِ یتھ کَنۍ کانٛہہ پروڈَکٹ یتھ کَنۍ زَن سون بُتھ خَراب گوٚو باقیَن کَسٹَمَرَن ہُنٛد بُتھ تہِ گَژھِ بَچُن تہٕ بیٚیہِ گَژھَن تِم سٹیٚپس تُلنہٕ یِن ییٚمہِ کن سۭتۍ زَن یہِ پروڈَکٹ اصل اکھ رینٛک مَنٛز مارکیٚٹَس مَنٛز پَکہِ تہٕ لُکَن واتہِ نہٕ امہِ سۭتۍ کانٛہہ نۄقصان کینٛہہ